اَلسَلامُ علیکُم بہٕ چھَس واریاہ زیادٕ خۄش کہِ یُس مےٚ پرٛوڈَکٹہٕ اوٗس آرڈَر کَرنوٗومُت گۄڈٕنیُک پرٛوڈَکٹہٕ میوٗن گۄڈٕنیُک ایٚکٕسپیٖریَنٕس اَتھ مُتعلِق کہِ یہِ اوٗس واریاہ زیادٕ اصٕل یُس مےٚ یہِ باڈی لوشَن ٲس آرڈَر کَرنٲمٕژ اَمیُک نٔتیجہٕ درٛاو واریاہ زیادٕ اصٕل ییٚلہِ مےٚ یہِ یوٗز کٔر أمۍ ہٲے اصٕل پَنٕنۍ اِفیٚکٹٕز واریاہ زیادٕ بہٕ چھَس واریاہ زیادٕ مطلب اَمیُک یُس کوالٹی کوانٹِٹی اصٕل ٲس واریاہ زیادٕ اَمیُک مقدار أمۍ ٲں أمۍ کُم اصٕل بیٚنِفِٹ دِتۍ مےٚ فٲیدٕ دِتۍ مےٚ أمۍ میانہِ باڈی خٲطرٕ تَتھ منٛز چھَس بہٕ واریاہ زیادٕ خۄش واریاہ زیادٕ اصٕل فیٖل کَران